پرٛٮ۪تھ اِنسانَس پَزَن گیمہٕ گِندنہٕ کھیلہٕ گِندنہِ تکیازِ یہِ چھُ اَسہِ واریاہ مَدَد دِوان فِزِکلی تہِ تہٕ مٮ۪نٛٹلی تہِ ییٚلہِ أسۍ گِندان چھِ أسۍ چھِ ورزِش گَژھان أسۍ چھِ تُلان اگر أسۍ کانٛہہ تہِ گیم چھِ گِندان تَتھ مَنٛز چھِ پٮ۪وان اَسہِ واریاہ تیز روزُن واریاہ ہُشیار چھُ پٮ۪وان روزُن تَمہِ سۭتۍ چھِ أسۍ سونٛچان زِ اَسہِ کیٛاہ پَزِ کَرُن کیاہ نہٕ پَزِ کَرُن یہِ چھُ باسان سانہِ خٲطرٕ واریاہ چیٚلینٛجِنٛگ تہٕ ییٚلہِ أسۍ وٕچھان چھِ گیم کَمہِ طریقہ چھِ دِوان اَسہِ فٲیدٕ اگر أسۍ وٕچھان چھِ زِ یِم سٲنۍ تان چھِ آسان سٲنِس جِسمَس مَنٛز کانٛہہ چھُ آسان أکۍسٕے جایہِ بِہتھ سُہ چھِ گِندان وِندان کِہیٖنۍ أمِس چھِ بٮ۪مارٮ۪ن ہُنٛد شِکار گَژھان تہٕ اگر یہِ گِنٛدِ تہٕ یہِ گَژھِ نہٕ بٮ۪مارٮ۪ن ہُنٛد شِکار کِہیٖنۍ تہٕ یہِ روزِ واریاہ تَندرُست تہٕ أمۍ سُنٛد صحت روزِ واریاہ ٹھیٖک بیٚیہِ چھِ اَمہِ سۭتۍ أسۍ مٮ۪نٹلی روزان ٹھیٖک تکیازِ أسۍ چھِ گَژھان اَسہِ چھ باسان چیلینٛجِنٛگ گیم اکھ أسۍ چھِ دَپان یہِ چھِ مُقابل آسان أسۍ چھِ دَپان أسی گَژھو برٛونٛہہ گَژھٕنۍ أسۍ چھِ دَپان أسۍ چھِ اتھ مَنٛز واریاہ حِکمت عملی اپناوان زِ أسۍ کِتھ پٲٹھۍ ہارناوون بیٛاکھ ٹیٖم أسۍ گَژھو ییٚمہِ کھۄتہٕ زیادٕ محنت کَرٕنۍ فَلٲنۍ پٕلیر کِتھ پٲٹھۍ نِمون أسۍ اَوُٹ یا أسۍ پہٕ أسۍ کِتھ پٲٹھۍ کرو رَنہٕ زیاد سکور کِتھ پٲٹھۍ کرو أسۍ زیادٕ گۄڈنٮ۪تھ کُس وَسہِ لاسٹَس کُس وَسہِ کُس کَرِ بالہٕ کُس کَرِ یہِ یہِ چھِ سٲرٕے آسان ٹیٖم ؤرٕک گوٚو یہِ چھِ ہٮ۪کان أسۍ تیٚلہِ کٔرِتھ ییٚلہِ أسۍ سونٛچان چھِ سونٛچنہٕ سۭتۍ چھ ییٚلہِ أسۍ سونٛچان چھِ أسۍ چھِ واریاہ پازٹِو سونچان چھِ واریاہ مَسبت سونٛچان أسۍ چھِ دَپان زِ یہِ گیم ہَسا گَژھِ واریاہ اَصٕل بنٕنۍ یہِ ہَسا گَژھِ واریاہ مَزٕدار بنٕنۍ تہٕ اَسہِ چھِ باسان اَمہِ سۭتۍ چھ ہٮ۪کان پَتہٕ أسۍ پَننہِ زِندَگی مَنٛز تہِ یِم اَسہِ چیٚلینٛج چھِ یِوان برٛونٛہہ کُن تِمَے چھِ ہٮ۪کان أسۍ اصٕل پٲٹھۍ سامنہٕ کٔرِتھ اسہ چھَنہٕ تَمہِ ساتہٕ کٕہۭنۍ تہِ پریشٲنی باسان کِہیٖنۍ یہِ چھِ تیٚلے مُمکِن ییٚلہِ أسۍ کیٛاہ پَرنَس سۭتۍ سۭتۍ گِندو تہِ یُس یہِ گِندان چھِ أسۍ اسہِ پَزَن بَچہِ سٲری گِنٛدناوٕنۍ چاہے تِم سُکوٗلَس مَنٛز آسَن چاہے کُنہ تہِ جایہِ آسَن اسہِ پَزِ تِمَن موقعہٕ دیُن زِ تِم گَژھَن بھر پوٗر کھیل کھیلہِ ہُنٛد مُظاہر کَرُن تہٕ تَمہِ تَمہِ سۭتۍ گَژھِ تِمَن زٕ چیٖز گَژھَن تِمَن واریاہ اصٕل تَمہِ سۭتۍ یعنی تِہُنٛد جسم تہِ روزِ تندرست تِم تہِ روزَن ٹھیٖک تہٕ مٮ۪نٹلی تہِ روزَن تِم واریاہ اصٕل اسہِ پَزِ نہٕ کہِ ایز اَ پیرنٹ اگر أسۍ وٕچھو أسۍ چھِ دَپان ہے نہ سون بَچہِ گَژھِ نہٕ گِندُن کینٛہہ یہِ گَژھِ اندر کنے روزُن یہِ گَژھِ صرف پَرنُے یوت پَرنُے یوت چھُنہٕ ضٔروٗری کینٛہہ پَرنَس سۭتۍ سۭتۍ چھِ گِندُن تہِ واریاہ ضٔروٗری تکیازِ یُس یہِ گِندُن چھُ یہِ چھُ اکھ حِصہٕ اکھ یِوان پَرنُکے یعنی اگر أسۍ وٕچھان چھِ ژھوٚروٗے پَرنُے یوت سُہ لَگہِ نہٕ کُنے ژھوٚروٗے روزِ سُہ پَران پَتہٕ آسہِ نہٕ تٔمِس صحت پَتہٕ آسہ نہٕ تٔمِس پَیی مَطلَب پَتہٕ آسہ نہٕ سُہ سونچٲنی یا پَتہٕ آسہ نہٕ سُہ فِزِکلی فِٹٕے سُہ آسہِ نہٕ ہٮ۪کان تھوٚدُے ؤتھِتھ سُہ آسہِ دہ قدم کَڑان تٔمِس آسہِ شانٛش کھَسان پَتہٕ مَطلَب وُچھُن پَتہٕ چھ دوٗر کی بات اگر سُہ دور تُلہِ گوٚو یِم یِم چیٖز چھِ یِم أسۍ مَطلَب وٕچھان چھِ گِنٛدنَس مَنٛز گِنٛدنَس مَنٛز چھِ سانہِ زَنٛگہٕ تہِ گَژھان اِنوالو اتھ مَنٛز گَژھان مَطلَب سانہِ نَرِ تہِ سون برٛین تہِ سٲنۍ سٲری اعضاء چھِ أتھۍ سۭتۍ روزان آوٕرۍ تہٕ اَسہِ پٮ۪ٹھٕ سانٮ۪ن یِمَن تانن پٮ۪ٹھ چھَنہٕ کٕہۭنۍ تہِ بُرٕ اَثَر پٮ۪وان کِہیٖنۍ اِسلیے پَزِ اَسہِ بھرپوٗر گِندُن تاکہِ أسۍ روزو فِزِکلی تہِ اصل تہٕ أسۍ روزو مٮ۪نٹلی تہِ اصٕل